اَکھ ٲٹھ زٕ ساس اَرداہ منٛز اوس اَکھ ٹولامٮ۪نٛٹہٕ چَلان یَتھ یَتھ جایہِ پانٛژھ گام جایَن منٛز اوس سُہ ٹولامٮ۪نٛٹ کِرکَٹ ٹولامٮ۪نٛٹہٕ چَلان تہٕ أسۍ گٔے أکِس لٔڑکَس سۭتۍ گِنٛدنہِ تور تہٕ بٔر اَسہِ پَنٕنۍ ٹیٖم تَتہِ تہٕ اَسہِ گِنٛدان گِنٛدان وٲتۍ أسۍ فاینَلَس مہ فاینَل اوس تَتہِ اَسہِ شُمہٕ ناگَس سۭتۍ پانٛژھ گام وٲژ سۄ شُمناگَس فاینَل زِ فاینَلَس منٛز بَنٲے مےٚ پَتہٕ ییٚلہِ فاینَلَس منٛز ووٚتھُس بہٕ بیٹِنٛگ تہٕ مےٚ بَنٲے رَنہٕ تٕرٛہ ژَتجی تہٕ بیٚیہِ نِیَم وِکٹہٕ زٕ ژور تہٕ پَتہٕ ہَسا زیوٗن اَسہِ سُہ فاینَل تہٕ بہٕ دیُت ہَس مین آف دَ میچ تہٕ ییٚمۍ کِنۍ مےٚ اَکھ ٹرٛافی دِژٕکھ بیٚیہِ دِتِکھ کیٚنٛہہ پونٛسہٕ تَتہِ ییٚمۍ سۭتۍ بہٕ مین آف دَ میچ آوُس تہٕ مےٚ زینرٲے سۄ فاینَل تَتہِ بیٚیہِ ہَسا آو تَتہِ واریاہ مَزٕ گِنٛدنَس مہ تَتہِ ہَسا اوس واریاہ تہٕ ییٚمۍ سۭتۍ مےٚ تَتہِ کی کَمانٛڈَرَن آرمی کَمانٛڈَر اوس تہٕ تٔمۍ دیُت مےٚ ٹرٛافی تہٕ بیٚیہِ دِتِن پونٛسہٕ تہٕ آوُس بہٕ تَتھ ٹولامٮ۪نٛٹَس منٛز مین آف دَ میچ تہٕ مین آف دَ سیٖریٖز